وعلیکُم سلام آ اَصٕل پٲٹھۍ ژٕ چھُکھا ٹھیٖک اَچھا سُہ حظ گژھان سَتھ ٲٹھ شَتھ رۄپیہِ اَدٕ یہِ ژٕ کیٚنٛہہ چھُنہٕ سہلٕے چھِ اَدٕ سا اَدٕ سا ٹھیٖک چھُ ٹھیٖک چھُ